یۄس کٲشِر زبان چھِ اگر أسۍ امِچ ہسٹری پرو اتھ چھُنہٕ برصغیٖرچہِ بیٚیِس کُنہِ زبانہِ سۭتۍ میل یِوان کینٛہہ یۄس برصغیٖرس منٛز باقٕے زبانہٕ چھِ تِم چھِ فالو کرن سبجیٚکٹ پلس اوٚبجیٚکٹ پلس وٲرب سٹرٛکچر البتہ اگر تُہۍ کٲشِر وٕچھو یہِ چھِ میل کھٮ۪وان وِد ایٖسٹٲرٕن یوٗرپیَن لینٛگویجِز یتھ منٛز زن سبجیٚکٹ پلس وٲرب پلس اوبجیکٹ سٹرٛیکچر چھُ آسان یتھ کٲٹھۍ اگر أسۍ ہِنٛدی پٲٹھۍ وٕچھو ہِندی پٲٹھۍ چھُ یِوان وننہٕ میں کھانا کھاوں گا البتہ کٲشِر پٲٹھۍ چھ یِوان وننہٕ بہٕ کھٮ۪مہٕ بتہٕ تو گۄڈٕنٮ۪تھ چھ بہٕ سبجیٚکٹ کھٮ۪مہٕ چھُ وٲرب تہٕ بتہٕ چھُ اوٚبجیٚکٹ چھا حظ ٹھیٖک تو یہِ چھِ اکھ تِژھ یوٗنیٖک چیٖز کٲشرٮ۪ن لُکن مُتعلق یِم تِمن کمپلیٖٹلی یوٗنیٖک چھُ بناوان پوٗرٕ دُنیاہس منٛز تو اگرے تُہۍ وٕچھو یِم باقٕے داردِک زبانہٕ چھِ یِتھ کٲٹھۍ شیٖنا چھِ یا یِتھ کٲٹھۍ بُروٗشاسکی چھِ تِم چھِنہٕ یِم تِمن روٗٹٕس چھِ تِم چھِنہٕ اسہِ باضٲبطہٕ پٲٹھۍ پتہ یِم کتہِ چھِ آمژٕ البتہ یہِ چھِ پتہ کہِ یِم باقٕے زبانہٕ چھِ تِہُنٛد اثر ہسا چھُ أمن زبانن پٮ۪ٹھ آمُت یِتھ کٲٹھۍ سنسکرت چھُ یا یِتھ کٲٹھۍ پنٛچابی چھِ یا یِتھ کٲٹھۍ پٔرشین چھ یا یِتھ کٲٹھۍ عربک چھُ یا یِتھ کٲٹھۍ ہیندی چھ یِمن زبانن ہُنٛد چھُ اتھ اکھ امہِ ہُنٛد اِنفلوینس چھُ آمُت أسۍ ہٮ۪کو واریاہ زیادٕ الفاظ وٕچھِتھ یِم یِمن سارنٕے زبانن منٛز چھُ پیٖنتہِ پیٖنتہِ پیٖنتہِ پیٖنتہِ رلٲیِتھ تو یہِ چھ کٲشر منٛز گٔمٕتۍ اٮ۪ڈ صٔدۍین منٛز یِمن یہِ چھ آسان تو یہِ چھُ کٲشرین یۄس اکھ ہیرٹریج چھِ زبانۍ سۭتۍ وابسطہٕ سۄ چھِ واریاہ زیادٕ یوٗنیٖک تہٕ بیٚیہِ واریاہ زیادٕ اکھ تِمن دِوان سُہ اکھ یوٗنیٖک آیڈینٹٹی دِوان کٲشرٮ۪ن لُکن تو امۍ کہِ وجہ سۭتۍ کیٛاہ چھ گژھان کٲم یِم کٲشر لُکھ چھِ تِم چھِ پننہِ زبان ہُنٛد استعمال کٔرتھ تِمو چھُ کوٚرمُت واریہو صٔدۍیو پٮ۪ٹھ تِمو چھُ واریاہ زیادٕ لِٹریچرس سۭتۍ وابسطہٕ گی تھٲمٕژ تِم ٲسۍ آسان کلام لیکھن واریاہ تو تیٚمہِ کہِ سۭتۍ کیٛاہ گٔے کٲم یُس اکھ مٲنۍ تو تُہۍ تِکیٛازِ کٲشر چھِ دُنیاہس منٛز واریاہ کم اگر أسۍ باقٕے لُکھ وٕچھووکھ باقٕے زبان باقٕے لُکھ وٕچھووکھ یِم باقٕے زبان چھِ بولان تمہِ حساب چھُنہٕ کٲشرین ہٕنٛز پاپولیشن تیٖژ زیادٕ کینٛہہ البتہ یہِ یوٗت لِٹریچر کٲشریو پننہِ زبانہِ منٛز چھُ لیٚوٗکھمُت بیٚیہِ ییٖتۍ کم لُکھ آسنہٕ باوجوٗد تو یہِ چھِ اکھ واریاہ بٔڑ کتھ تو یہِ چھُ خاص طور پٮ۪ٹھ باقین یِم کٲشر یِم کلام چھِ تتھ منٛز چھُ اسہِ ننن تو امہِ کہِ وجہ سۭتۍ کیٛاہ چھِ کٲم گٔمٕژ یہِ چھُ واریاہن زیادٕ الگ الگ مُلکن منٛز تہِ چھُ کٲشرِ زبانہِ ہُنٛد یُس اگر أسۍ معیار وٕچھو سُہ ووتمُت یا عکس وٕچھو سُہ چھ ووتمُت یِتھ کٲٹھۍ پشمیٖنا شال چھُ یا یِتھ کٲٹھۍ کیش کشمیٖرس شال ہسا اوس اکھ سُہ ہسا اوس پتہٕ نیپولینن پننہِ یۄس تٔمِس ٲس کُویٖن ٲس تٔمِس ہسا اوسُن دیُمُت تنہٕ پٮ۪ٹھ پٮ۪وٚو تتھ کیشمیٖر ناو تو کٲشر چھِ أکِس یوٗنیٖک سٹیٹس منٛز تِم چھِ ؤنکیٚس اگر وٕچھو تِمو چھُ امیُک زبانہِ ہُنٛد استعمال کوٚرمُت تِمو چھُ زبانہِ ہُنٛد استعمال کوٚرمُت لِٹریچرس منٛز تِمو چھُ زبانہِ ہُنٛد استعمال کوٚرمُت پنٕنۍ کلامن منٛز تو تِمن تھٔروٗ ہسا چھِ تِم پنٕنۍ اکھ آیڈینٹٹی یۄس چھِ سۄ چھِ تِمن میلیٲمٕژ پوٗرٕ دُنیاہس منٛز پننہِ زبان کہِ تھٔروٗ